اَسَلامُ علیکُم آ اَنکل تُہی تُہنٛزٕے بُک کَرٕنۍ حظ اَسہِ یہِ تُہٕنٛزٕے کیب کَرٕنۍ حظ اَسہِ بُک آ اَسہِ مےٚ حظ ٲس وَنۍ یہِ کَرٕنۍ کٮ۪نسَل یی تِکیٛازِکہِ تُہۍ وٲتِو نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تُہۍ اوس مےٚ ووٚنمُت نَو بَجے واتٕنۍ تہٕ تُہۍ چھُو پَگاہ اورٕ ساڑٕ داہ وَنۍ ہیٚکو نہٕ أسۍ گٔژھِتھ کِہیٖنۍ تہٕ وَنۍ چھِ أسۍ أرجَنٛٹ کٲم أسۍ کَرو وَنۍ اَسہِ چھِ وَنۍ میٖٹِنٛگ اَکھ اَٹینٛڈ کَرٕنۍ أسۍ کَرو ؤنۍ سۄے تِکیٛازِکہِ تُہۍ تہِ وٲتِو نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تۄہہِ وَنیٛومَو مےٚ واتُن چھُ نَو بَجے تہٕ تُہۍ چھُو ساڑٕ دَہ پَکَن وَنۍ کوٚت گژھو وٕنکٮ۪ن کِس ٹایمَس تَوَے وۄنۍ وٕ کٔرِو تُہۍ بہٕ یُس اَسہِ کٮ۪ب کَرے بُکٕے کٔرِو تُہۍ کٮ۪نسَلٕے ؤنۍ تِکیٛازِکہِ وۄنۍ ہٮ۪کو نہٕ گٔژھِتھ کِہیٖنۍ یہِ چھُ دھوکھ دِوان تۄہہِ دیُتو اَسہِ دھوکہٕ نَتہٕ ٲس حظ سٲنۍ فیملی اوس حظ درٛامٕژ چَکرَس مگر تۄہہِ دیُتو اَسہِ دھۄکھ تہٕ وَنۍ کیٛاہ کَرو وَنۍ أسۍ ہٮ۪کو نہٕ اَز وَنۍ گٔژھِتھ کینٛہہ اَسہِ چھِ وٕ أرجَنٛٹ میٖٹِنٛگ اَکھ آز اَسہِ تہٕ وۄنۍ چھِ اَسہِ توٗرۍ سُہ میٖٹِنٛگ کَرٕنۍ ایٚٹیٚنٛڈ تِکیٛازِکہِ تُہۍ تہِ وٲتِو نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ ٹایم اوسُس تۄہہِ دیُتمُت اَسہِ نَو بَجے تہٕ تُہۍ چھِو پَکان ساڑٕ دَہ وٕنۍ ہیٚکو نہٕ باس کینٛہہ کٔرِتھ تُہۍ کٔرِو کٮ۪نسَل یہِ کیب تہٕ اَسہِ چھُنہٕ وَنۍ گژھُن کینٛہہ